اگر بہٕ پنٛنہِ مطلب ایریِہِچ کَتھ کَرٕ پنٛنہِ ٹاونٕچ کَتھ کَرٕ ییٚتہِ چھِ واریاہ زیادٕ سکوٗل پرٛایویٹ سکوٗل چھِ ییٚتہِ زیادٕ گورمٮ۪نٛٹ سکوٗل چھِ ییٚتہِ کانٛہہ کانٛہہ پرٛایویٹ سکوٗل چھِ واریاہ اَصٕل زیادٕ ڈِمانٛڈ چھِ اَزکل تِمنٕے منٛز تِم چھِ تِم چھِ اَصٕل سکوٗل اَصٕل کیٛاہ چھِ اَتھ وَنان اٮ۪جوکیشَن چھِ دِوان تہٕ مگر وَننہٕ اوس یِوان گورمٮ۪نٛٹ سکوٗل چھِنہٕ اَصٕل اٮ۪جوکیشَن دِوان مگر اگر بہٕ آز گورمٮ۪نٛٹ سکوٗلٕچ کَتھ کَرٕ مےٚ چھِ پنٛنہِ لوکیلٹی منٛز گورمٮ۪نٛٹ سکوٗل سُہ چھِ واریاہ اَصٕل سکوٗل بیٚیہِ رِزَلٹ چھِ اَصٕل نیران چاہے مِڈَل سکوٗل چھِ ییٚتہِ چاہے ہایر سٮ۪کنٛڈرٛی سکوٗل چھِ یوٗتاہ اوترٕ مطلب یوٗتاہ ٹٮ۪نٛتھٕ یوٗتاہ رِزَلٹ بوڑ اٮ۪کزیمنیشَن یوٗتاہ پرٛایویٹَس چھُ رِزَلٹ نیران تمہِ کھۄتہٕ بٮ۪ٹَر چھُ آز نیران گورمٮ۪نٛٹ سکوٗلَس رِزَلٹ اَصٕل چیٖز چھُ وۄنۍ چھُ پرٛایویٹ سکوٗلَس منٛز یہِ چیٖز تَتہِ چھُ اٮ۪کٹٕوِٹی کَرناوان تَتہِ چھِ باقٕے چیٖز کَرناوان گورمٮ۪نٛٹ سکوٗلَن منٛز چھِنہٕ تہِ تَتہِ چھِ زیادٕ پرٛٮ۪کٹِکَلٕز کَرناوان تہٕ گورمٮ۪نٛٹ سکوٗلَن چھِنہٕ مگر بہٕ وَنہٕ مطلب سیم چھِ تَتہِ چھِ بیٚیہِ آسان مطلب لٮ۪نٛگویج اِنٛگلِش لٮ۪نٛگویجہِ پٮ۪ٹھٕے زیادٕ فوکَس کَران تہٕ یہِ تہٕ کہِ ایز کَمپِیٲڈ ٹُو گورمٮ۪نٛٹ سکوٗل چھِنہٕ کَران کِہیٖنۍ نہٕ تہٕ بہٕ وَنہٕ یِم تہِ سکوٗل چھِ ٹھیٖک چھُ پَکان تہٕ چاہے پرٛایویٹ چھِ یا گورمٮ۪نٛٹ چھِ مگر وۄنۍ چھِ سکوٗلَن منٛز یہِ کٔمی مطلب بیڈ تھِنٛگ کیٛاہ چھُ سکوٗلَن منٛز چاہے پرٛاویٹ سکوٗل چھِ یا گورمٮ۪نٛٹ سکوٗل چھِ یِم کیٛاہ چھِ یِم چھِ یِم چھِ لٔگۍ مٕتۍ صرف سٮ۪لبَسَس پَتہٕ اے یوٗتاہ سٮ۪لبَس چھُ پَرُن یوٗتاہ چھُ اَسہِ لٮ۪سَن چھِ ییٖتیٛاہ یِم چھِ پرناوٕنۍ یِم چھِ کَمپٔلیٖٹ کَرٕنۍ کِتھ کٔنۍ ٹٔرٕم وَن کِتھ کٔنۍ کَرو یوٗ وَن کِتھ کٔنۍ کَرو یوٗنٹ سٮ۪کںٛڈ کِتھ کٔنۍ گژھِ أتھۍ لٔگۍ مٕتۍ پَتہٕ پرٛایویٹ سکوٗل چھِ لٔگۍ مٕتۍ مطلب فیٖس برنَس بَچہِ کِتھ کٔنۍ اَنہِ فیٖس أسۍ کِتھ کٔنۍ لُٹووَن پیرَنٛٹ یہِ نہٕ کِہیٖنۍ نہٕ بَچہِ چھا پَران أمِس ما چھا کینٛہہ کٔمی أمِس ما چھا مارٕل اٮ۪جوکیشنٕچ ضوٚرَتھ تہِ نہٕ کِہیٖنۍ نہٕ وٕچھان اگر کٲنٛسہِ بَچہِ منٛز کینٛہہ بَچَس منٛز کینٛہہ کٔمی چھِ أمِس ما دِمو کاوسِلِنٛگ ما کَرو أمِس سۭتۍ یہِ چیٖز چھِ یِوان بیڈ تھِںٛگ ماننہٕ سکوٗل ٹیٖچَر یِمَن منٛز کٲنٛسہِ بَچہِ چھِ آسان سُہ چھِ آسان تھوڑا مٮ۪نٹٔلی چھُنہٕ آسان سُہ فِٹ کِہیٖنۍ نہٕ تٔمِس چھُنہٕ آسان مطلب کہِ سُہ چھُنہٕ ہٮ۪کان پٔرۍ تھٕے کینٛہہ چیٖز مگر تٔمِس چھِنہٕ أمِس چھِنہٕ دیان دِوان کِہیٖنۍ ٹیٖچرٕ سٕنٛز مطلب سکوٗلَن منٛز چھِ آسان دیان دیُن مٮ۪نیجمٮ۪نٛٹَس چھُ آسان دیان دیُن أمِس ٹیٖچ أمِس اَسہِ چھِ کَرٕنۍ ٹیٖچرَن پانہٕ ؤنۍ کاوسِلِنٛگ یہِ وَلہٕ یہِ بَچَس اگر کانٛہہ کٔمی چھےٚ یہِ کَرو مگر نہ چھِ یِوان یہِ گارمٮ۪نٛٹ سکوٗلَن منٛز وٕچھنہٕ نہ چھِ یِوان پرٛایویٹ سکوٗلَن منٛز رِزَلٹ کیٛاہ چھُ آسان بَچہِ چھِ روزان پَتہٕ تِتھُے پَتہٕ چھِ تٔمِس بوڑ اٮ۪کزامَن منٛز یِوان سختی پَتہٕ چھُ پَتہٕ ییٚلہِ واتان واتان چھُ سُہ چھُنہٕ ہٮ۪کان مُستقبلَس منٛز کینٛہہ کٔرۍ تھٕے مگر امیُک ذِمہ دار چھُ آسان یہِ مول موج چھُنا مول موج چھُ آسان سوپمُت سُہ پیرنٛٹَن ٹیٖچرَن مگر ٹیٖچَر چھِنہٕ تَتھ دھیان دِوان کِہیٖنۍ پرٛایویٹٕے تِم چھِ آسان لٔگۍ مٕتۍ پونٛسَن پَتہٕ